اگر بہٕ پننہِ ایرِیا ہٕچۍ کَتھ کَرٕ سٲنِس ایرِیا ہس منٛز چھِ گِنٛدان وارِیاہ گیمہٕ یَتھ منٛز چھِ یِوان فُٹبال چھِ یِوان والی بال چھِ یِوان کِرکٹ چھِ یِوان ٹیٚنٕس چھِ یِوان یا کھُو کھُو چھِ أسۍ گِنٛدان یا ہاکی تہِ چھِ أسۍ گِنٛدان اگر أسۍ بہٕ اگر تۄہہِ بہٕ وَنو کہِ فُٹبال اگر یۄس آسان چھِ تتھ منٛز چھِ آسان اکہِ سایڈٕ کاہ پٕلیر بیٚیہِ سایڈٕ کاہ پٕلیر یِم چھِ أکِس مٲدانس منٛز گِنٛدان تَتہِ کیٛاہ چھِ یِم کَران تَتہِ چھِ اتھ چھِ بال آسان تہٕ دۄیو سایڈو چھِ آسان گول پوسٹہٕ زٕ اَکہِ انٛدکِس پٕلیرن چھُ آسان بیٚیہِ انٛدکِس گول کَرُن تہٕ یُس ییٚمہِ انٛدٕکۍ چھِ آسان تِمن چھُ آسان اَپوٚزٹَس منٛز گول کَرُن تہٕ یُس زیادٕ گول کَرِ تٔمۍ زیٖنۍ گیم تہٕ اَمہِ پتہٕ اگر بہٕ کِرکٹٕچۍ کَتھ کَرٕ کِرکٹس منٛز کیٛاہ چھُ آسان تتھ منٛز تہِ چھِ آسان زٕ ٹیٖم اَکہِ سایڈٕ چھِ آسان کاہ پٕلیر بیٚیہِ سایڈٕ کاہ پٕلیر گۄڈٕنیٚتھ چھُ اَکھ ٹیٖم کَران بیٹِنٛگ تِم اگر فار ایٚگزامپٕل ہَتھ رَن چھِ کَران یُس اَپوٚزِٹ ٹیٖم چھُ بیٛاکھ یُس چھُ تِمن چھُ پیٚوان اکھ رَن تَمہِ علاوٕ کَرٕنۍ اَدٕ ہیٚکن تِم زیٖنِتھ تہٕ ییٖتیٛاہ اَور اَور آسَن اَور چھِ دۄنؤیو سایڈو برابر آسان اَمہِ پتہٕ اگر بہٕ تۄہہِ والی بالٕچۍ کَتھ کَرو والی بالہِ منٛز تہِ چھُ ہوٚمہِ انٛد تہِ آسان سَتھ پٕلیر ییٚمہِ انٛد تہِ آسان سَتھ پٕلیر تِم کیٛاہ چھِ کَران کٲم تِم چھِ بال چھَکان تَتہِ چھُ پیٚوان بیٚیہِ سٕنٛدِس کوٹس منٛز بال پیٛاوناوٕنۍ پتھر ییٚلہٕ بیٚیہِ سٕنٛدِس کوٹس منٛز بال پیٚے پتھر گوٚو میٛانہِ سایڈٕ میلیاو مےٚ اکھ پۄینٛٹ اَمہِ پتہٕ اگر بہٕ کَتھ کَرٕ یُس کیٛاہ چھِ اتھ وَنان کھُو کھُو چھُ آسان تتھ منٛز چھِ کیٛاہ چھِ کَران کٲم کھُو کھُو وَس منٛز چھُ پیٚوان ژوٗرِ بیٚہون تتھ پٮ۪ٹھ چھُ پیٚوان دم دیٛن